ہیٚلو اسلام علیکُم اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک گَرِ چھِو ٹھیٖک آ ٹھیٖک ژٕ کیٛاہ نہٕ حظ یَپٲرۍ نَظرِکۍ گژھن ژےٚ کیٛاہ مَلال ما چھُکھ ژےٚ روٚٹمُت کیٚنٛہہ اچھا ٹھیٖک بیٚیہِ چھا ٹھیٖک یِم چھِ گَرِکۍ یہِ یَتھ ٲس نہٕ دیوارَس اوترٕ دَپٮ۪و نہ أسۍ لاگو کٲم پَتہٕ کوٚروٕ نہٕ تۄہہِ کِہیٖنۍ نہٕ وۄنۍ چھِ أسۍ دَپان اگرے تُہۍ تہِ کٔرِو أڑہَن أسۍ تہِ کَرو أڑہَن برابردی آنٛگُن چھُ کُنُے چھُنا غلط گژھان وۄنۍ بار بار اَسے اَسہِ وَنے نہٕ ترٛٲیمِس گُلکاکَس تٔمۍ ما مونٕے ژٕ چھُنا وَنان اورٕ اِتھ پٲٹھۍ اِتھ پٲٹھۍ ژےٚ بوٗزُتھ نہ تَمہِ دۄہ تٔمۍ کیُتھ لَڑٲے وان لوگ اۭں تُہۍ ؤنۍ زیو اکھ تہِ ڈیڈی یَس تہِ ؤنۍ زیو تٔمِس گُلکاکَس تہِ ؤنۍ زیو اَپٲری ادسا چلو ٹھیٖک چھُ مگر وۅنۍ کٔرۍ زیو وۄنۍ دِمو أسۍ دیبٲری کَرو آنٛگُن بۄن ییٚتہِ چھِ گژھان کۄپٲڑۍ گَرَس منٛز چھِ کورِ موہنیوٗ اۭں

اَدٕ حظ چلو ٹھیٖک چھُ چلو شُکریہ مےٚ ممی ؤنۍ زٕ سَلام تہِ اَکھتُے چلو اسلام علیکُم